اَسلامُ علیکُم آ جمکش پٮ۪ٹھ حظ چھِ أسۍ کٲم حظ اَہن حظ جمکَش موٹٲرسٕے چھِ ٹھیٖک حظ چھُ آلٹو حظ چھِ کے ٹٮ۪ن حظ چھِ یا وٮ۪گَن آر حظ چھِ واریاہ سُزوٗکی ہِنٛز واریاہ گاڑِ حظ چھِ اَسہِ نِش اگر تُہۍ یِیِو یا دِیِو نظر یا اگر تُہۍ کٔڑِو وٕچھُو بہٕ کَرو تۄہہِ فوٹو سٮ۪نٛڈ وَٹٕسپ تھرٛوٗ ٹھیٖک تُہۍ کٔرِو پَتہٕ پانَے چوٗز تۄہہِ کیٛاہ چھُ پنُن اِرادٕ کُس گٲڑۍ چھو ہیٚنی آ سُہ چھُ آلٹو کے ٹٮ۪ن سُہ بَنہِ تُہۍ ؤنۍتو تُہۍ ؤنۍتو مےٚ وۄنۍ یہِ ہَے یہِ وۄنۍ گوٚو اگر أسۍ وٕچھو آلٹو کے ٹٮ۪ن یُس تۄہہِ چھُو نا یہِ چھُ اَکھ اَصٕل کار وَنو بہٕ تۄہہِ بہٕ کَلَر چھُ اَتھ منٛز مِلان تۄہہِ رٮ۪ڈ بیٚیہِ چھُ مِلان بٕلیک بیٚیہِ وایِٹ وۄنۍ ؤنِو تُہۍ پانَے یِم ترٛیٚیو کَلرو منٛز کُس کٔرِو تُہۍ چوٗز حظ مایلیج چھِ دِوان یہِ شیٹھ کِلوٗ میٖٹَر أکِس لیٖٹرَس شیٹھ کِلوٗ میٖٹَر اہن حظ اَصٕل گٲڑۍ حظ چھِ کَمفٲٹ حظ چھِ بیٚیہِ حظ چھِ مطلب سیوٗٹیبٕل گٲڑۍ حظ چھِ فیملی اَگر کُنہِ آسیو نیُن یہِ چھُ فُلی لوڈٕڈ وۄنۍ ؤنۍتو تُہۍ مےٚ مٮ۪تھٲڈ کیٛاہ کٔرِو تُہۍ پونٛسہٕ کِتھ پٲٹھۍ دِیِو تُہۍ تُہۍ ہیٚکِو مےٚ اوٚڑ دِتھ وٕنۍکٮ۪نَس تہٕ اوٚڑ ہیٚکِو تُہۍ بٮ۪نٛکس پٮ۪ٹھ تھٲیِتھ سُہ چھُو تۄہہِ پانَس تام یوٗتاہ تۄہہِ اٮ۪وٮ۪لیبٕل آسیو یا ہیٚکِو تُہۍ کٔرِتھ کٲم یا ہیٚکِو تُہۍ یہِ تھٲیِتھ سورُے بٮ۪نٛکسٕے تام تُہۍ ہیٚکِو پَتہٕ تۄہہِ چھُ پَتہٕ رٮ۪تہٕ پَتہٕ رٮ۪تہٕ تَتھ بَرُن سُہ چھُ واریاہ بہتر اگر تُہۍ کیشی دِیِو سُہ چھُ واریاہ بہتر تیٚلہِ تیٚلہِ کٔرِو تُہۍ کٲم تُہۍ یِیِو تہٕ تُہۍ گٲڑۍ تہٕ کَلر چھِ تھاوُن تۄہہِ بٕلیکٕے ہہ آ تۄہہِ چھُو تۄہہِ چھُو واریاہ چایِس ییٚلہِ تُہۍ یِیِو یور پَتہٕ یُس تُہۍ چایِس کٔرو میٛانہِ حِساب یُس تۄہہِ چایِس چھُو کٔرمٕژ آلٹو کے ٹٮ۪ن سُہ چھُو اَصٕل فِرٛی گِیَر واجیٚنۍ تہٕ وۄنۍ چھُو تۄہہِ پانَس تام کیٛاہ کٔرِو تُہۍ سُہ چھُو تۄہہِ پانَس تام اگر تۄہہِ مطلب چایِس بَدلیو تہٕ تُہۍ ہیٚکِو بدلٲیِتھ کیٚنٛہہ چھُنہٕ تہٕ میٛانہِ حساب چھُو آلٹو کے ٹٮ۪ن اَصٕل اگر بہٕ چھِسو دِوان سَجَشَن آ بہٕ آسہٕ ییٚتی اگر تُہۍ یِیِو صُبحس تۄہہِ ہاوو بہٕ گٲڑۍ سورُے کیٚنٛہہ ہاو بہٕ تۄہہِ اگر تۄہہِ تَمے ساتہٕ یِیو پَسنٛد تہٕ تیٚلہِ دِیِو تُہۍ تَمی ساتہٕ مےٚ کیش تہٕ تُہۍ نِیِو گٲڑۍ ٹھیٖک چھُ جَمکَش موٹٲرٕس ییٖزیو تُہۍ سرینَگٕر لال چوکَس منٛز وٲتِو تُہۍ ٹھیٖک چھِ حظ پَتہٕ یہِ ہَے یہِ وٕچھُو تُہۍ کیٛاہ گٲڑۍ چھِ ہُہ چھِ تہٕ سُہ وٕچھو أسۍ پَتہٕ سُہ ٹھیٖک چھِ حظ اَد سا سلامُ علیکُم